اَہن حظ سٲنِس ڈِسٹرک بَڈگامَس مَنٛز چھِ واریاہ ٹرانسپوٹ فیسَلٹی ایویلیبٕل اَتھ منٛز چھِ یِوان بَس چھِ کار چھِ سومو سٔروِس چھِ یا باقٕے پرٛایویٹ گاڑِ تہِ چھےٚ یِوان تہٕ أسۍ چھِ یِموے سۭتۍ اورٕ یور سَفر کَران تہٕ اَمِکۍ بیٚنِفِٹٕس چھِ یہِ اَمیُک اَثَر چھِ سانہِ زِندگی پٮ۪ٹھ دۄہ دِش زِندَگی پٮ۪ٹھ یہِ پیٚوان زِ اَمہِ سۭتۍ چھُ سون وقت واریاہ بَچان أسۍ چھِ ہٮ۪کان اَصٕل پٲٹھۍ جایَن وٲتِتھ یوٚت اَسہِ گَژھُن آسہِ کالیج آسہِ گَژھُن سکوٗل آسہِ گَژھُن تہٕ أسۍ چھِ ہٮ۪کان آرام سان وٲتِتھ یہِ چھِ اَتھ اَکھ فٲیدٕ اَکھ یہِ اَتھ ٹرٛانَسپوٹَس یُس سٲنِس ڈِسٹِرٛک بَڈگامَس منٛز چھُ ووٚں اگر نہٕ کُنہِ ساتہٕ مِلان چھِ ٹرٛانَسپوٹ فیسَلٹی تمہِ سۭتۍ تہِ چھِ اَسہِ واریاہ پرٛابلِم گژھان أسۍ چھِنہٕ ہیٚکان گَرٕ ٹایمَس پٮ۪ٹھ وٲتِتھ کینٛہہ یا کُنہِ جایہِ آسہِ أسۍ کٲم أسۍ چھِنہٕ ہیٚکان ٹایمَس پٮ۪ٹھ وٲتِتھ کِہیٖنۍ